اَسلام علیکُم محترم تُہۍ چھُو حظ کیبٕل کار کارپٕریش پٮ۪ٹھ جِناب مےٚ چھِ مےٚ بسان ٹرٛانسپوٹ فٮ۪سَلٹی تہِ اٮ۪وٮ۪لیبٕل کَرٕنۍ حَظ ٹوٗرِسٹَن ووٗرِسٹَن بہٕ چھُس یژھان جِناب دہلی گژھُن حظ دہلی پٮ۪ٹھ چھِ مےٚ مختلف وِلیج ہِنٛدوستانٕکۍ کَرٕنۍ اٮ۪کٕسپٕلور تہٕ مےٚ ؤنۍتو جِناب تُہۍ ہیٚکوٕ مےٚ ٹرٛانسپوٹ فٮ۪سلٹی حظ اٮ۪وٮ۪لیبٕل تھٲیِتھ بیٚیہِ ؤنۍتو مےٚ کۄس ٹرٛانسپوٹ گژھِ فٮ۪سلٹی گژھِ مےٚ ساروی کھۄتہٕ بہتَر تہٕ بیٚیہِ ؤنۍتو مےٚ کِراے وِراے کیٛاہ روزِ اَتھ تہٕ کِتھ پٲٹھۍ چھُو تُہۍ چارٕج کَران کَسٹمَرَس تہٕ بیٚیہِ ؤنۍتو مےٚ اگر بایِک وایِک تہِ پیوٚو کُنہِ ساتہٕ ضوٚرَتھ تَمہِ خٲطرٕ کیٛاہ چھِ مےٚ کَرُن یا بیٚیہِ کۄس کۄس ٹرٛانسپوٹ فٮ۪سَلٹی چھِ اٮ۪وٮ۪لیبٕل تۄہہِ نِش